اَلسلامُ علیکُم آ یہِ اَسہِ اوس کوٚرمُت پیٖزا آرڈَر تۄہہِ واتنو یہِ لیٹ بلایا اۭں ہے اَسہِ چھِنہٕ وۄنۍ رَٹُن یہِ پیٖزا کِہیٖنۍ کیٛازِکہِ تۄہہِ واتنو واریاہ لیٹ ہے تُہۍ چھُو دۄہَے کران یی تُہۍ چھُو دۄہَے یی کران تُہۍ حظ چھُو دۄہَے اوترٕ تہِ گوٚو ہے تۄہہِ ٲسوٕ نہ حظ ہَپٲرۍ شاٹ کَٹ وَتہِ یُن تَپٲرۍ وٲتِو تُہۍ جلدی جلدی تُہۍ کَتٮ۪تھ وٲتِو وٕکٮ۪نَس وۄنۍ کوٗتاہ ٹایِم لَگہِ ہے واتنٲیِو جلدی پَتہٕ اگر پٔژھۍ یورٕ گژھن پَتہٕ کُس فٲیِدٕ آو مےٚ یہِ کۭتِس چھِ یہِ پیٖزا زٕ ہَتھ کُنوَنزاہ حظ آ اَتھ ژھٮ۪نہٕ نَے نہ یہِ ژٕ واتنووُتھ یہِ ژیٖرۍ اَتھ ژھٮ۪نہٕ نَے أڑۍ پونٛسہٕ آ ٹھیٖک حظ چھِ پَکہٕ نٲیِو جلدی جلدی اَہَن حظ آ بہٕ چھُس ییٚتی نٮ۪برٕ کَنہِ آ شُکریہ تُہٕنٛد یہِ پیٖزا ووت آ ٹھیٖک رٔ رٔٹِو بیٚیہِ تُہۍ أکیٛاہ یِم پونٛسہٕ